ہیلو اسلامُ علیکُم کٔم حظ چھُو اَسہِ حظ اوس تھوڑا یہِ تۄہہِ اوسُو ونمُت زہرہ اَسہِ چھُ زٔمیٖن کٕنُن تَوے کَرے مےٚ فون مےٚ دوٚپ تۄہہِ چھُو کہتام زمیٖن کٕنُن وٕ کَتہِ چھُ کٕنُن ریٹ کیٛاہ چھِ گژھان تِمَن مےٚ حظ بوٗز تۄہہِ چھِو سایٹہِ پٮ۪ٹھٕے کٔژ اچھا کوٗتاہ حظ چھِ گژھان تَتھ ریٹ فورٹی لیک کیٛاہ حظ چھُو وَنان مےٚ حظ بوٗز اَکہ تٕرٕہ لَچھ چھِ گژھان اَکہٕ تٕرٛہ حظ اَہن حظ مے حظ چھُ ہیوٚن تیٚلہِ کَتہِ کَر ہا تیٚلہِ کتہِ کَر ہا بہٕ فون

وا یہِ چھِ حظ وتہِ پَتھٕے چھِ حظ کِنہٕ وتہِ اَندَر چھِ وتہِ پٮ۪ٹھٕے حظ یہِ کَتہِ حظ چھِ زٔمیٖن اچھا بانڈی پورہ روزان

اچھا اچھا مےٚ مےٚ مےٚ کَتہِ حظ گٔے پَتہ مےٚ ووٚن تُہٕنٛدۍ ہمسایَن مےٚ حظ بوٗز اَکہ تٕرٛہ لچھ تہٕ مےٚ حظ بوٗز یِہٕے اَکہٕ ترٛہ لَچھ تہٕ تُہۍ کیٛاہ وَنان اورٕ ژتجی لَچھ چھِ گژھان اِتھ کَنہِ پانٛژھ تٕرٛہ اَکہ تٕرٛہ حظ چھِ گژھان راتھٕے حظ چھُ ہیوٚتمُت تَتہِ کٔمۍ تانۍ تَتی نَسَن تِم سایڈٕ اَہن حظ سُہ حظ بوٗز مےٚ تہٕ اَہَن حظ اچھا تُہۍ چھُو نہٕ حظ ونان اَسہِ چھُ کٕنُن کہتام بیٚیہِ زٔمیٖن سُہ کَتہِ چھُو تۄہہِ کٕنُن سُہ بیٚیہِ زٔمیٖن شِلوَر جی چلو ٹھیٖک حظ چھُ وٕچھو حظ اگر قٕسمَتَس اگر سۄداہ رَلیو تہٕ تیٚلہِ چھُ ٹھیٖک اَدٕ حظ